زٕ لچھ پانٛژترٕہ ساس پانٛژھ ہتھ دُسَتتھ ترٛےٚ لَچھ دُنَمَتھ ساس ترٛےٚ ہتھ دۄیہِ شیٖتھ ٲٹھ لَچھ نمنَمَتھ ساس نَو شیٚتھ ارترٕٛہ ستھ لچھ شُوَنٛزاہ ساس شےٚ ہتھ شتوُہ ترٛےٚ لَچھ زٕ تُووُہ ساس زٕ ہَتھ نَمنَمتھ